ادٕ حظ دوا حظ چھِ أسۍ کھیٚوان أسۍ چِھ کھیٚوان نَرین زَنٛگن چھُ اَسہِ دود سُہ چھُ أسی کیلشیمُک دوا کھیٚوان بی پی تہِ چھُ حظ اسہِ آسان روزان ہاے تہٕ تہِ چھِ دوا کھیٚوان نوٗن حظ چِھ أسۍ بِلکُل کم کھیٚوان